اسلام علیکم وَرحمت اللہِ وَبرکاتہٗ آز ونہو تۄہہِ بہِ مےٚ کیُتھ بانڈ چھُ پننین جاناوارن سۭتۍ مےٚ چھُ واراہ اصل بانٛڈ پنٕنٮ۪ن جاناوارن سۭتۍ بہ چھُس تمن سۭتۍ دۄہس تہِ آسان تہٕ راتس تہِ آسان مےٚ چھِ تمن سۭتۍ اصل واٹھ مے چھُ کیٚنٛژن جاناوارن ناو تہِ تھوومُت یتھ منز زَن أکس چھ مےٚ ناو تھوومُت چِنٹو بیٚیِس چھُم ناو تھوومتمنٹو یم چھِ مےٚ سیٹھاہ ٹاٹھۍ زٕ داند یمن چھُس بہٕ سیٹھاہ کھین اصل دِوان تہِ تریش تہِ وقتہٕ وقتٕہ دِوان بہٕ چھُس واریاہ اٹیچ یمن سۭتۍ مےٚ چھنہ یمو یمو ونہِ کُنہِ جایہِ لگنٕے مےٚ چھِ سیٹھاہ ماے تہٕ محبت پنٕنٮ۪ن جاناوارَن سۭتۍ بہ چھُس یِہُنٛد خیال واریاہ اصل پاٹھۍ تھاوان صبس چھسٮ۪کھ تریش دِوان بیٚیہِ چھسٮ۪کھ گاسہٕ گاسہٕ تراوان پتہ چھسٮ۪کھ بہہِ بجہِ گوڈ کھجۍ فل کمہٕ دِوان تہٕ یم سات دۄد ہیُن آسہِ دۄد چھسٮ۪کھ ہیوان تہ تھاوانچھسٮ۪کھ گانس منز